اَلسلامُ علیکُم جِناب ٹھیٖک چھُوا اہن حظ ٹھیٖک أسۍ حظ چھِ سری نگرٕ پٮ۪ٹھ اچھا کیٛاہ حُکما اوسا کیٚنٛہہ حُکُم چھا اَہَن حظ اچھا آچھا اَتٮ۪ن حظ چھِ یِم پنٛداہ مَرلہٕ اَہَن حظ یہِ چھِ یہِ حظ چھُ یَتھ روڈَس پٮ۪ٹھ یہِ چھُنا حیدر پورہ یہِ چھُ تٔتی روڈَس پٮ۪ٹھ ہے یور ہسا چھُو تۄہہِ کٔہۍ چھُو ہٮ۪وان تُہۍ تۄہہِ آسِوٕ نا پَتہ ییٚتہِ ریٹ کیٛاہ چھِ مَرلَس کیٛاہ چھِ ریٹ آ ییٚتٮ۪ن چھُنا مارک مارکیٹ تہِ چھُ نزدیٖک روڈ تہِ چھُ یَتھ گژھِ تۄہہِ چھُو پَے یَتھ کۭژاہ ریٹ گژھِ اَتھ آیے مےٚ پٔتۍمہِ لَٹہِ پنٛدہَے لَچھِ مَرلہٕ اۭں دوٚپیو اَتھ آیے مےٚ پٔتۍمہِ پنٛدہَے لَچھ مَرلہٕ مگر مےٚ کُن نہٕ کیٚنٛہہ مےٚ ٲس نہٕ برابٔردی کیٚنٛہہ اَتھ گژھِ کَم سے کَم گژھُن اَرداہ لَچھ مَرلہٕ ہے زیادٕ کَتہِ گوٚو آ کَمپٕلیٖٹ سورُے یہِ ہا چھُ مٲلۍ سٔندۍ ناوٕ ہے نہ سا سُے یہِ چھُ گژھان واریاہ کَم

نہ حظ یہِ گژھِ آ نہ حظ وۄنۍ اَسہِ کوٚر راتھ برابر میٛٲنۍ کُن ییٚتٮ۪ن تٔمۍ تہِ کُن اَردَہَے لَچھِ تٔمِس چھُ بیٚیہِ میٛانہِ کھۄتہٕ پَتھ اَہَن حظ گیٖلانی روڈ تَپٲری چھُ یہِ آ ہے نہ سا اَرداہ لَچھ دِ اَسہِ چھِ بہٕ چھُس پانہٕ کَمپٕلٮ۪کٕس بَناوان مےٚ چھُ پانَس تَتھ خٲطرٕ ضوٚرَتھ نَتہٕ چھَنہٕ مےٚ تہِ مجبوٗری کٕننٕچ نہ نہ تُہۍ کٔرِو کٲم تُہۍ دِیِو دۄن قٕستَن الگ الگ نہٕ کینٛہہ دۄن قٕستن منٛز ہے مےٚ ہسا چھُ یے نیٚچوٗ پران نٮ۪بر مےٚ ہَسا چھِ تٔمِس لگان زٕ کَرور رۄپیہِ

ہے قُستہ چھُ دِوان کٲنٛسہِ سورُے پانَس خٲطرٕ تی تۄہہِ کٲنٛسہِ سۭتۍ مَشوَر پَتہٕ فلحال مےٚ چھُ واریاہ اَتھ منٛز وٕنۍکٮ۪س پانٛژھ خریٖدار چھُ مےٚ وٕنۍکٮ۪س سِٹینٛڈ

کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍزیو ہُہ تہٕ فون کٔرۍزیو تہٕ بِہو رۄبَس حَوالہٕ مےٚ چھُوا بیٛاکھ کالہِ پٮ۪ٹھ